کینٛہہ ؤری برونٹھٕے ہسا گوس بہٕ پَنٛنِس عیالَس سۭتۍ یعنی پنٛنہِ یَتھ اَنگیٖزی زبانہِ منٛز فیملی چھِ وَنان بہٕ ہسا گوس تِمَن سۭتۍ یوٗسمرگ اَسہِ ہسا گٔیے واریاہ کٲلۍ یِکہٕ وَٹٕے پانہٕ ؤنۍ چکرَس یوٗسمرگ ہسا چھِ واریاہ خوٗبصوٗرَت جاے یُس زَنہٕ جنگلَو سۭتۍ ؤلِتھ چھِ تہٕ تَتہِ ہسا چھِ زیادٕ پہَم یِم تور ٹوٗرِسٹ گژھان چھُ تِم چھِ کران پسَنٛد زِ أسۍ ہسا کَرَو گُرِس اَتہِ سَوٲرۍ تہٕ تَمہِ باپَتھ ہسا چھِ اَتہِ واریاہ یہِ تَتِکۍ روزَن وٲلۍ لُکھ چھِ آسان یِمَن زَنہٕ لوکَل لُکھ چھِ وَنان تہٕ تِم ہسا چھِ کٲم کران تِمَو ہسا چھِ تَتہِ تھٲیِمٕتۍ گُرۍ أنِتھ تہٕ تِم ہسا چھِ تِمَن پٮ۪ٹھ روزان یِمَن سیر و تفریٖح کَرَن والٮ۪ن یعنی ٹیوٗرِسٹَن ہسا چھِ تِم روزان تَتہِ تِمَن پٮ۪ٹھ سوٲرۍ دِوان تہٕ تِم ہسا چھِ پَنُن روزگار تِتھَے پٲٹھۍ کَماوان تہٕ یِمہٕ تِم گُرۍ چھِ آسان تِم ہسا چھِ آسان باضٲبطہٕ گۄڈٕ تِمو کٔرۍمٕتۍ أمۍ خٲطرٕ تیار زِ یُس تہِ تِمَن پٮ۪ٹھ کانٛہہ سَوار کھسہِ تِم دِن نہٕ تٔمِس دٔرِتھ کِہیٖنۍ نہٕ یا تِم ژلَن نہٕ سُہ ہٮ۪تھ کِہیٖنۍ نہٕ تہٕ یُس تِمَن سَوار کَرَن وول نفر آسہِ سُہ ییٚتہِ کُے ٲسۍتَن یا بیٚیہِ کُنہِ مُلکُک پتہٕ ٲسۍتَن سیر و تفریٖح کَرَن وول تہٕ تِم ہسا چھِ تٔمِس آرام سان صحت و سلامَت پتہٕ واپَس ترٛاوان تہٕ أسی میٚتہِ ہسا گوٚو شوکھا زِ بہٕ تہِ کھسہٕ ہہ گُرۍ سَوارِ تہٕ گۄڈٕنٮ۪تھٕے ہسا کھوٗژُس بہٕ مےٚ ووٚن کیٛاہ بہٕ ہٮ۪کا یہِ گُرۍ سَوٲرۍ کٔرِتھ خبر مےٚ ما گژھِ اَمہِ سۭتۍ کیٚنہہ تکلیٖف ما واتہِ مےٚ یا یہِ گُر ما دی مےٚ دٲرِتھ تہٕ تَمہِ باپَتھ کٔر مےٚ أمِس گُرۍ وٲلِس سۭتۍ کَتھ مےٚ ووٚنُس مےٚ ہسا چھِ شوق بہٕ تہِ کَرٕہہ گُرۍ سوٲریا مگر ژٕ وَن سا مےٚ یِنہٕ مےٚ یہِ گُر اِزا واتنایہِ تہٕ تٔمۍ ہسا ووٚن مےٚ زِ نہ سا تِژھ کَتھ چھَنہٕ یہِ چھِ باضٲبطہٕ آسان آمُت اَمہِ خٲطرٕ تیار کرنہٕ تہٕ أمِس ہسا چھِ اَسہِ آسان اَنگریٖزۍ زبانہِ منٛز یَتھ وَنان چھِ أسۍ ٹرٛینِنٛگ دِتھ تہٕ یہِ ہسا چھِ آسان یِمو پوٗرٕ تیار کوٚرمُت تہٕ میٚتہِ ہسا مِلے تَمہِ سۭتۍ تھوڑا حوصلہٕ افزٲیی تہٕ گَرِکیو تہِ ووٚنہَم نہ نہ کھس کیٚنہہ چھُنہٕ کیٚنہہ پرواے چھُنہٕ أسۍ روزوے ژےٚ سۭتۍ سۭتۍ تہٕ ییٚلہِ ہسا بہٕ ہمت کٔرِتھ أمِس گُرِس سَوارِ کھوٚتُس مےٚ ہسا ترٛٲو أندۍ پٔکۍ نظر اوٚتام اوس مےٚ یِوان بٔنۍ بٔنی یِم چیٖز اَتھِ مگر ییٚلہِ بہٕ گُرِس پٮ۪ٹھ سوَار کھوٚتُس مےٚ ہسا باسیو یہِ نوٚوٕے چیٖزا تیٖتس کالَس اوسُس بہٕ گوٚمُت یوٗسمرگ واریاہ جا واریاہ لَٹہِ مگر ییٚلہِ مےٚ اَمہِ دۄہ یہِ گُرۍ سوٲرۍ کٔر بہٕ ہسا گوس واریاہ زیادٕ خۄش مےٚ ہسا مِلے واریاہ زیادٕ راحت تہٕ پکان پکان یُتھٕے أسۍ وٲتۍ أسۍ لٔگۍ ہیوٚر ہیوٚر وٕنہِ کھسنہِ تہٕ وق ہسا اوس ووتمُت شام نزدیٖکٕے تہٕ آفتاب یُتھٕے لوسُن ہیوٚت تہٕ بہٕ اوسُس گُرِس پٮ۪ٹھ أندۍ أندۍ ٲسۍ جنگَل تہٕ یُتھٕے مےٚ آسمانَس کُن پے نظر آسمان ہسا اوس گوٚمُت سنگتٔرۍ رٔنٛگۍ تہٕ سُہ تَمہِ ساتہٕ کیُتھ نظارٕ اوس بہٕ کیٛاہ ہٮ۪کہٕ ؤنِتھ سُہ چھُنہٕ مےٚ ؤنِس تام تہِ گژھان مُشِتھ زِ تَمہِ ساتہٕ کیُتھ خوٗبصوٗرَت کیٚنہہ کیُتھ لُطف اندوز نظارٕ ہسا اوس یِوان تَتہِ اَتھِ تہٕ پتہٕ ہسا لہ روٗدۍ أسۍ وارٕ وارٕ برٛونٛہہ برٛونٛہہ پکان تہٕ مےٚ ہسا باسیو سُہ سفر واریاہ آرام دہ تہٕ پتہٕ یُتھٕے أسۍ واپَس آیہِ تہٕ مےٚ ہسا ووٚن پَنٛنہِ پتہٕ عیال کٮ۪ن بٲژَن ووٚنمَکھ تۄہہِ تہِ پَزیو اَکہِ اَکہِ لَٹہِ یہِ سَوٲرۍ چیٚنۍ تہٕ تِمَو تہِ ہسا مون تہٕ پتہٕ روٗدۍ أسۍ ترٛٮ۪ن دۄہَن تَتہِ تہٕ ترٛٮ۪ن دۄہَن ہسا کوٚر مےٚ پتہٕ لگاتار گُر سَوٲرۍ مگر یُس مَزٕ مےٚ گۄڈٕنِچ لَٹہِ آو تیُتھ نہ سا آو نہٕ کِہیٖنۍ دۄیمہِ لَٹہِ ہسا آو مےٚ واریاہ زیادٕ مَزٕ تَتھ گُرۍ سَوٲرۍ کرنَس منٛز تہٕ مےٚ ہسا توٚر یہِ فِکِرِ زِ قۄدرتَن کیٛازِ چھِ یِم چیٖز بنٲیمٕتۍ تہٕ یِمَو سۭتۍ کوٗتاہ مَزٕ چھُ یِوان تہٕ اگر بہٕ کَتھ کَرٕ گاڑِ ہٕنٛز گاڑِ سَوٲرۍ تہِ ہسا چھِ مےٚ چٔمٕژ واریاہ لَٹہِ مگر یُتھ مَزٕ مےٚ تَمہِ دۄہ تَتھ گُرۍ سوارِ آو تیُتھ نہ سا چھُنہٕ مےٚ ؤنِس تام کُنہِ تہِ سوارِ آمُت تہٕ ییٚلہِ تہِ بہٕ وٕنہِ گژھان چھُس یوٗسمرگ یا بیٚیہِ کُنہِ جایہِ چھُس گژھان تہٕ بہٕ چھُس وٕنۍ وٕچھان تَتہِ تِمہٕ گُرۍ وٲلۍ یِم زَنہٕ یِم سوارِ چھِ دِوان اَکھ چھُس بہٕ پانہٕ تہِ یِم سوٲرۍ چٮ۪وان تہٕ بیٚیہِ یِم سیر و تفریٖح کَرَن وٲلۍ لُکھ آسَن تِمَن تہِ چھُس بہٕ یِہوٚے مَشوَر دِوان زِ تۄہہِ تہِ ہسا پَزیو اَکہِ نَتہٕ اَکہِ لَٹہِ یہِ سَوٲرۍ چیٚنۍ